ہیٚلو وعلیکُم سلام سلام وعلیکُم ٹھیٖک چھُو تُہۍ ؤنۍتو مےٚ یہِ ہیٚلو تُہۍ کیٛازِ ٲو نہٕ پَتہٕ

اے تۄہہِ کٔرنو مےٚ ژور فون تۄہہِ اوسوٕ یِوان سُچ آف تۄہہِ اوسوٕ یِوان سُچ آف تۄہہِ کَریمو مےٚ فون زٕ ژور تُہۍ چھُنہٕ وۅنۍ کَتھٕے کَران مےٚ دوٚپ یہِ خبر کیٛاہ دٔلیٖل اَچھا اَچھا اَچھا ژےٚ چھےٚ پَے مےٚ باسان کِہیٖنٛۍ نٕے کِہیٖنٛۍ نٕے رۄپیَس پنٛژاہ لَچھ رۄپیہِ یہِ چھےٚ پنٛژاہ لَچھ رۄپیہِ یہِ ٹٮ۪نٛڈَر آمُت اورٕ پنٛژاہ لَچھ رۄپیہِ ٹٮ۪نٛڈَر یہِ گژھِ نۄقصان اَتھ گژھِ نۄقصانَس گژھان ژٕنۍ دوٚپمو پنٛژاہ لَچھ رۄپیہِ چھُ آمُت ٹٮ۪نٛڈَر یَتھ گژھِ نۄقصان یہِ دِیا مےٚ پَتہٕ یہِ کُس دِیہِ مےٚ یہِ نۄقصان اَگر تۄہہِ ڈیٹ مےٚ اوسمو اَمہِ برٛونٛٹھ دیُتمُت تُہۍ ؤنۍزِہو سیوٚد أسۍ چھِنہٕ مۄکٕلۍ کِہیٖنٛۍ آ آ

صحیح چٲنۍ کَتھ چھِ صحیح مےٚ کَتہِ ووٚن کٔرِو تُہۍ کٲم وۅنۍ کٔرِو تُہۍ جَلدی یارٕ تُہۍ یِیِو

نہَ نہَ نہَ صُبَحس صُبَحس صُبحٲیی گژھِو تُہۍ واتٕنۍ آ پَگاہ گٔژھِو تُہۍ ضروٗری واتٕنۍ نہَ نہَ نہَ یہِ کیٛاہ کَرِ کیٛاہ سُہ کَرِ رُتُے خۄداے کَرِ رُتُے یہِ کَرِ تہِ کَرِ سُہ رُتُے نہَ تُہۍ ؤنِو مےٚ تُہۍ تُہۍ کَر وٲتِو پگاہ وٲتۍزیٚو پگاہ کیٛاہ وار گٔے پگاہ گٔے بۅدوار

اَچھا مگر یِنہٕ مےٚ نۄقصان گژھٮ۪و نہٕ گژھُن یہِ چھُ پنٛژاہ لَچھ رۄپیہِ ٹٮ۪نٛڈَر تُہۍ سوٗنٛچِو پانَے

اَچھا اَچھا